کَشمیٖری لیٚنٛگویج چھُ سۄ اَکھ لیٚنٛگویج یُس سٲری چھ أسۍ کٲشِر لوٗکھ وَنان کٲشِر لوٗکھ چھ واریاہ پَسَند کَران پَنٕنۍ لیٚنٛگویج یِتھ پٲٹھۍ نیٚبرِم لوٗکھ تہِ چھِ واریاہ سٲنۍ کشمیٖری لیٚنگویج پَسنٛد کَران اَتھ منٛز چھِ واریاہ تِم کَتھٕ تِہ یِم مطلب لؠکَن منٛز چھِ تَبدیٖل گَژھان اَگر أسۍ کانٛہہ کَتھ وَنو مطلب بیٚکِس چھِ باسان غَلط أسۍ چھِ ونان مطلب سَاوُتھ سایڈٕکۍ لوٗکھ چھ اَلگ کٲشُر کَران أسۍ چھ کَران اَلگ کٲشُر اَگر أسۍ وٕچھو پَنُن کٲشُر أسۍ چھ وَنان وَل یور أسۍ سَمکھو ساوتھٕکۍ چھِ وَنان وَل یور أسۍ مِلو ییٚتہِ اَتھ منٛز چھ تھوڑا بہت ڈِفرَنٕس کیازِ کہِ وَنہِ چھُنہٕ اسہِ منٛز چھلِتھ کٲشُر کَران کٕہٕنۍ وَنہِ چھُ اِتھٕے پٲٹھۍ کہِ کَتھٕ یِم یوٗنیٖک چھُ بَناوان کٲشرِس یتھ پٲٹھۍ نیٚبرِمؠن لوٗکَن چھُ پَسند ییٚتیِکۍ کلیٖنَرَن ہٕنز آواز تِم چھِ وَنان وَل سا یَپٲرۍ سیٖٹہٕ خٲلی سیٖٹہٕ خٲلی وَل سا وَل سا کھَس سا کَھس سا لوٚتُے لوٚتُے اِتھٕے پٲٹھۍ چھِ یُس یَپٲرۍ سٲنۍ ٲلوٕ مۄنٛجہِ وٲلۍ بٲے تِم چھِ وَنان وَل سا ٲلوٕ مۄنٛجہِ تٔلِتھ تازٕ گۄجہِ مَٹر ہا ہے اِتھٕے پٲٹھۍ چھِ واریاہ واریاہ آواز یتھ پٲٹھۍ کیلہٕ چھِ کٕنان ریڈَس پؠٹھ تِم چھِ وَنان بَجہِ بَجہِ کیلہٕ ہا بَجہِ بَجہِ کیلہٕ ہا وَل سا ہتَس دَرجَن ہتَس پَنٛداہ مطلب واریاہ کَتھٕ چھِ تِژھ تہِ کَشمیٖری لیٚنگویج یِم اِنٹرسٹِنگ چھِ بَناوان مطلب تہذیٖب چھُ کٲشُر لیٚنگویج منز حظ کیٛاہ حظ کٔرِتھ چھِ کَتھ کَران یا تِژھ تہِ مطلب تِژھ تہِ کانٛہہ کَتھ چھِ یُس مطلب بیٚکِس چھِ مُتٲثِر کَران پانَس کُن کشمیٖری کٲشُر ہیٚچھُن چھُ واریاہ وۄکھٕ مطلب یہِ چھُ سہل تہِ تہٕ وۄکھٕ تہِ مگر ایٖژہن چھ مطلب أسۍ چھ کَران الگ کٲشُر سوپور اُکُن چھ کَران الگ کٲشُر ساوتھٕکۍ چھِ کَران الگ کٲشُر مطلب وَنہِ چھُنہٕ سَمٕجھ یِوان کِہیٖنۍ کہِ پٔرفؠکٹ کٲشُر کَران کٕم چھ کشمیٖر کٲشر لیٚنگویج چھ واریاہ زیادٕ اَصل لیٚنگویج یہِ سَمجھِن تہِ چھِ سہل یہِ کَرٕنۍ تہِ چھِ سہل وۄنۍ گوٚو ایٖژہن چھِ اَتھ منٛز چھِ یِتھ پٲٹھۍ اَسہِ گرَن منز چھِ کامَنلی کتھ کَران ٹھیٖک چھُو اَصل پٲٹھۍ چھُو وَنہِ چھِ یِہ گٔیہِ کامَنلی کَتھ پانہٕ ؤنۍ پَتہٕ چھُ احترام سان کَران ٹھیٖک چھُو حظ اَصل پٲٹھۍ چھُو حظ یہِ گوٚو واریاہ کینٛہہ امہِ باوٚوجوٗد کشمیٖری لیٚنگویج چھ یہِ چھِ واریاہ بہتریٖن لیٚنگویج اَتھ چھنہٕ کانٛہہ دٔلیٖلٕے ونٕنۍ